میون گۄڈنیُک فون چھُ مےٚ اوٚنمُت زٕ ساس تہٕ کَہَس منٛز سُہ اوس نوکِیا فون نوکِیا کاہ شیٚتھ اوس سُہ فون یُس سُہ فون اوس سُہ اوس زیادٕ پَہنَس خٲلی کَرنہٕ خٲطرٕ یعنے کہِ کال کَرنہٕ خٲطرٕ کال ٲس تَتھ یِوان تہٕ کال ٲس یور واپَس گژھان یُس مےٚ تمہِ دۄہ فون تمہِ فونو پیٚٹھ یُس وٕنِس تانۍ یتھ یُس ٹیکنالجی یِمن فونن سانیٚن سماٹ فونن منٛز بدلے تتھ چھِ آسمان زمیٖنُک یوت فرق تِمَن دۄہَن ہِنٛدۍ فون ٲسۍ خٲلی کال کَرنہٕ خٲطرٕ کَتھ کَرنہٕ خٲطرٕ آسان سِفشَنٛٹہٕ تِم ٲسۍ توٚتانیٚتھ محدوٗد خٲلی ٲسۍ تِم کَتھ کَران یا أسۍ تِمو سۭتۍ یورٕ کال کَران نَتہٕ ٲسۍ رِسیٖو یِم آزٕکۍ فون چھِ اَتھ منٛز چھِ ہَتہٕ بٔدی فیٖچٲرٕس اَسہِ ٲسۍ نہٕ تِمَن دۄہَن سماٹ فونٕز تِمَن سُماٹ فونٕز ٲسۍ نہٕ کِہیٖنۍ سماٹ فونٕچ سۭتۍ آیہِ گٔے أسۍ کَنیٚکٹ أسۍ رَلے أکِس نٔیِس أکِس دُنیاہَس سۭتۍ یَتھ وَنان چھِ اِنٹَرنیٚٹ اَتھ اِنٹَرنیٚٹَس منٛز چھِ مہا ہستی گوٗگٕل ییٚمِس وٕنکیٚس کینٛہہ تہِ وَنان چھِ تہٕ کُنہِ تہِ کَتھِ ہیوٚن چھُ سُہ جواب دِوان امہِ سۭتۍ گٔے أسۍ واریاہ فاروٲڈ واریاہ برونٛہہ پٔکۍ أسۍ امہِ سۭتۍ ہر کُنہِ لحاظ علمی لحاظ ادبی لحاظ عملی لحاظ ہر اکھ جُڑیو وٕنکیٚسن أکۍ اَکھ مُلک چھِ وٕنکیٚسَن بیٚکِس مُلکَس سۭتۍ جُڑِتھ امے گوٗگلہٕ تھرٛوٗ یُس فیٖچَر آو اَسہِ سُماٹ فونہٕ ذٔریعہٕ لَبنہٕ یُس نہٕ سانیٚن پرٛانیٚن فونَن منٛز اوس لَبنہٕ یِوان کِہیٖنۍ یُس اَمہِ مٔزیٖد کۭژاہ چینٛج آیہِ اَتھ دُنیاہَس منٛز کہِ وٕنکیٚنَسَن چھِ بَجہِ بَجہِ ایپہٕ بَجہِ بَجہِ ایٚپلِکیشنہٕ چھِ وٕنکیٚسن یا لَچھِ بٔدی ایٚپلِکیشنہٕ چھِ وٕنکیٚسن سانیٚن سماٹ فونَن منٛز أسۍ چھِ گَرِ بِہتھٕے أسۍ چھِ گَرِ بِہتھٕے اَکھ پوٗرٕ دُنہِچ سٲر ہیٚکان کٔرِتھ پوٗرٕ دُنہِکۍ نقشہِ ہیٚکان وٕچھِتھ تہٕ بیٚیہِ کٲنٛسہِ سۭتۍ کَتھ کٲنٛسہِ تہِ سۭتۍ ویٖڈیو کال کٲنٛسہِ تہِ سۭتۍ لایِو چیٹ کٔرِتھ امہِ کَرنہٕ پَتہٕ چھِ أسۍ ہیٚکان آ اَتھ منٛز چھُ گیمِنٛگ اَسہِ اَتھ منٛز چھِ أسۍ ہیٚکان گیم گِنٛدِتھ اَمہِ سۭتۍ یُس نہٕ سانیٚن پرٛونَن پرٛانیٚن فونَن منٛز اوس فیٖچَر مَیَسَر کِہیٖنۍ بیٚیہِ یُس سٲنِس اَتھ نَیَن فونَن منٛز یِم ایٚپلِکیشَن منٛز چھِ خاص ایپلِکیشَن یوٗٹیوٗب چھِ وَٹسایپ چھِ فیس بُک چھِ ٹوِٹَر چھِ یِمو سۭتۍ گٔے أسۍ جُڑِتھ أسۍ رَلے أسۍ گٔے کَنیٚکٹ کَتھ أکِس سوشَل میٖڈیاہَس سۭتۍ ییٚمہِ ذٔریعہِ أسۍ روزمَرٕچ نٔو نٔو خبر چھِ زٲنِتھ ہیٚکان یُس نہٕ خبر لَکٹِس پَیمانَس پیٚٹھ اَمہِ برونٛہہ ٲسۍ بوزان بوٗزِتھ ٲسۍ ہیٚکان کِہیٖنۍ کہِ تَتھ لَکٹِس پیمانَس تانیٚتھ تَتھ لَکٹِس پیمانَس پیٚٹھ چھِ أسۍ آز پَرٕنۍ خَبَر بوزان سوشَل میٖڈیہِکۍ ذٔریعہٕ سُہ سَپدیو مُمکِن یِموٕے سُماٹ فون کیو ذٔریعہٕ سٲنِس سماٹ فونَس منٛز چھِ وٕنکیٚسَن پَرنٕکۍ لَچھ بٔدی ذٔریعہٕ میسر ییٚمہِ ذٔریعہِ أسۍ سانیو سماٹ فونو ذٔریعہِ چھِ أسۍ وٕنکیٚس ہیٚکان دُنیِہُک ساروی کھۄتن بیٚسٹ تہٕ ساروی کھۄتن اصل قٲبِل تٔریٖن ماشٹر ژھٲنٛڈِتھ تہٕ تٔمِس نِش ہیٚکان چھِ پٔرِتھ تٔمِس نِش ہیٚکان چھِ پٔرِتھ اَسہِ سٲنِس سُماٹ فونَس منٛز چھِ سٲنِس سماٹ فونَس منٛز چھِ واریاہ فیٖچَر تِتھ تہِ یِم اَسہِ پونٛسہٕ زینناونٕچ تہٕ پونٛسہٕ حٲصِل کَرنٕچ چھِ یِم اَسہِ دِوان اَکھ پَلیٹ فارَم اَکھ اَکھ وَتھ اَکھ کَران پرووایڈ یَتھ منٛز ساروی کھۄتَن بوٚڑ بار پَلیٹ فارَم چھِ یوٗٹیوٗب یَتھ یوٗٹیوٗبَس پیٚٹھ أسۍ کانٛہہ تہِ اِنفارمیشَن اَصٕل اِنفارمیشَن چھِ شِیر کَران یا اَصٕل کانٛہہ ویٖڈیو کھالان چھِ پَرنَس مُتعلِق کُنہِ تہِ پنٛنہِ اِنجایمیٚنٛٹ لایفہِ مُتعلِق تہٕ تَتھ تیٖتیاہ فالووَر گژھنہٕ پَتَن چھِ تَتہِ اَکھ اِنسان اَکھ چھُ اَکھ یہِ کَران پَنٕنۍ نالیج تہِ کَران ڈیٚلِوَر تہٕ بیٚیہِ چھِ اَمہِ ذٔریعہٕ یہِ پونٛسہٕ تہِ زینان گویا کہِ وٕنکیٚس چھِ أسۍ پنٛنِس سماٹ فون کہِ ذٔریعہِ پنٛنہِ سمارٹ فونو سۭتۍ گَرِ بِہتھٕے واریاہ تِم کامہِ کَران یِم اوٚتانیٚتھ پرٛٲنِس زَمانَس منٛز نامُمکِن آسہٕ باسان سٲنۍ دُنیا تہٕ سٲنۍ زِندگی چھِ وٕنکیٚس باسان اَکھ نامُمکِن قٕصہ اکھ أمۍ سو سانہِ سماٹ فون وَرٲے یعنی وٕنکیٚس اگر اَسہِ کُنہِ تہِ چیٖزَس مُتعلِق ضوٚرَتھ چھِ پیٚوان اَسہِ چھِ پیٚوان ضوٚروٗری کٔرِتھ پنٛنِس سٕماٹ فونَس وَنُن یِتھ کٔنیٚتھ پرٛٲنۍ شُرۍ ٲسۍ پنٛنیٚن اُستادَن تہٕ پنٛنیٚن مالیٚن ماجیٚن کُنہِ غٲر زٲنی کَتھ ہُنٛد کانٛہہ چیٖز پِرٛژھان یُس نہٕ تِمَن زانہِ مَنٛز اوس وٕنہِ آسان آمُت کِہیٖنۍ تِتھے پٲٹھۍ چھِ اَز تِتھے پٲٹھۍ چھِ آز أسۍ پَننِس سماٹ فونَس پِرٛژھان تمہِ چیٖزُک ناو یا تمہِ چیٖزُک مَقصَد یا تمہِ کُنہِ کامہِ ہُنٛد مقصد کُنہِ کامہِ ہُنٛد وجہ یُس تہِ اَسہِ پانَس پَتہ چھُ آسان کِہیٖنۍ تِتھَے پٲٹھۍ یِتھ پٲٹھۍ پرٛٲنۍ شُرۍ یِتھ پٲٹھۍ پرٛٲنۍ بَچہِ پَننیٚن ماشٹرن یا پَننؠن مالیٚن ماجیٚن پِرٛژھان ٲسۍ گوٚو أسۍ چھِ آز پِرٛژھان سَر کانٛہہ سوال ہَر کانٛہہ کَتھ چھِ أسۍ پنٛنِس پنٛنِس سماٹ فونَس پِرٛژھان یہِ سماٹ فون چھِ اَسہِ ہاوان ہَر کُنہِ طبقٕچ چاہے سُہ اَسہِ گِنٛدنہٕ کِس طَبقہ سۭتۍ آسہِ چاہے پَرنہٕ کِس طبقہ سۭتۍ آسہِ چاہے بِزنِس کِس طبقہ سۭتۍ آسہِ چاہے دُنہِکہِ کُنہِ تہِ کاربار کَرنہٕ کِس معاملَس منٛز آسہِ یہِ چھِ اَسہِ ہاوان اَکھ ڈایریٚکشَن اَکھ اَکھ وَتھ اَکھ چھِ اَسہِ یہِ ہاوان گوٚو یہِ چھِ اَسہِ آز مےٚ باسان یہِ سون سماٹ فون چھُ اَسہِ پرٛاپَر گایِڈ کَرنہٕ خٲطرٕ اَکھ اَصۭل اَکھ چیٖز اَکھ اَکھ اَصۭل اَکھ ڈِوایِس اَکھ ییٚمہِ سۭتۍ اَکھ نَفَر ہیٚکہِ اَصٕل وَتھ تہٕ کامیاب وَتھ اِختیار کٔرِتھ أمۍ مٔزیٖد اَتھ منٛز سٲنِس سماٹ فونَس منٛز چھِ اَصٕل ایپلِکیشنہٕ تہٕ اَصٕل چیٖز آسنہٕ سۭتۍ سۭتۍ کینٛہہ خرافٔتی چیٖز تہِ یِمو سۭتۍ اَکھ اِنسان یا اَکھ نوجوان غلط وَتہِ کُنَتھ تہِ چھِ لٔگِتھ ہیٚکان یہِ سماٹ فون اِستعمال کَرُن چھِ اِنسانَن تس پانَس تانیٚتھ یہِ اَگر اِنسان کَرِ صحیح وَتہِ منٛز استعمال تہٕ یہِ لَبہِ صحیح وَتھ اگر یہِ سُماٹ فون کَرِ غلط وَتہِ منٛز استعمال تہٕ یہِ لَبہِ غلط وَتھ یُس وَتھ نہٕ پَتہٕ یہِ پانَس پانَس منٛز شیٖرتھ ہیٚکہِ کِہیٖنۍ کیازِ سُماٹ فون چھُ اَسہِ خٲلی وَتھ ہیٚکان ہٲیِتھ نہٕ کہِ یہِ چھِ اَسہِ ہیٚکان ہٲوِتھ کہِ ژےٚ کُس وَتھ پَزی اِختیار کَرٕنۍ ژےٚ کُس نہٕ وَتھ پَزی اِختیار کَرٕنۍ گوٚو سُماٹ فون چھِ اَسہِ اَکھ گایِڈ مگر ماشٹَر چھِ نہٕ ماشٹَر چھِ نہٕ یہِ کِہیٖنۍ یہِ چھِ اَمیُک ساروی کھۄتَن مےٚ باسان بوٚڑ بار اَکھ نۄقصان باقٕے امہِ اَکہِ نۄقصان وَرٲے چھ اَتھ تمام تقریٖباً فٲیدے فٲیدٕ البتہ شَرط یہِ کہِ یہِ اِنسان گَژھِ اَتھ فونَس پنٛنِس اَصٕل پٲٹھۍ تہٕ أکِس پازِٹِو وَتہِ منٛز اِستعمال کَرنٕچ صلٲحیت آسان تھاوان اکھ اِنسان ہیٚکہِ علمی لِحاظ چاہے سُہ کُنہِ تہِ طبقَس سۭتۍ یا چاہے سُہ کُنہِ تہِ مذہَبَس سۭتۍ آسہِ واسطہٕ تھاوان پَننہِ سمارٹ فون ذٔریعہِ ہیٚکہِ سُہ پَننہِ گَرِ بِہتھٕے پنٛنہِ مذہبٕچ پٲروی تہِ کٔرِتھ پنٛنہِ سوسایٹی ہٕنٛز پٲروی تہِ کٔرِتھ سُہ ہیٚکہِ پَنٕنۍ سوسایٹی پنٛنہِ گَرِ بِہتھٕے تہِ شیرِتھ سُہ ہیٚکہِ تِم پروگرام پَننہِ سماٹ فون تھروٗ چلٲیِتھ ییٚمہِ سۭتۍ سوسایٹی ہِنٛدۍ لُکھ تِمَن منٛز سوسایٹی ہِنٛدیٚن لُکَن منٛز گَژھِ اَکھ پازِٹِو تھِنٛکِنٛگ ڈیٚولَپ گویا اگر أسۍ ہر ژھوٚٹھ اِمکان کَتھ کَرو کہِ سون یُس یہِ ٹیٚکنالجی ہُنٛد دور موبایل بدلاونٕچ ٹیٚکنالجی ہُنٛد دور آو پرٛانیٚن فونَن تہٕ نَیَن فونَن چھِ اَسمان زٔمیٖن فرق یِمو سٲنۍ زِندگی یِمو سٲنۍ سون رہن سہن سون زندگی گُزارنُک ٹایِم یا زندگی گُزارنٕچ چھُ طٔریٖقہٕ بدلو زٔمیٖن پیٚٹھ آسمان ہٕنٛدِس فرکھَس تام